سٲنِس گامَس منٛز چھِ پرٛتھ ؤری مٲلہٕ لَگَان جون جُلایی اَگَست ریٚتَس منٛز چھُ کُنہِ تہِ ریٚتَس منٛز ییٚتہِ مٲلہٕ آسان بہٕ اوسُس واریاہ لۅکُٹ مےٚ چھُ یاد پیٚوان ییٚتہِ لوٚگ مٲلہٕ أسۍ کیٛاہ اَسہِ میٛانیٚو اَسہِ تہٕ میٛانیٚو دوستو بَنوو اَکھ پُلان اَسہِ دوٚپ أسۍ گَژھو اَتھ مٲلَس منٛز أسۍ گٔیہِ پٲدٕلی سُہ اوس نہٕ زیادٕ دوٗر کیٚنٛہہ تہٕ اَسہِ چھِ پٲدلٕے تور پَکان ییٚلہِ أسۍ تور وٲتۍ تہٕ تَتہِ ٲسۍ واریاہ لوٗکھ جَمَح أسۍ ییٚلہِ تور گٔیہِ واریاہ خۄش تَتہِ ٲسۍ واریاہ چیٖز کیٚنٛہہ تَتہِ کٕنان تہِ بیٚیہِ ٲسۍ واریاہ جوٗلہٕ أسۍ کھٔتۍ جوٗلَس تہِ سٲری دوس اَسہِ لوٚگ واریاہ مَزٕ تَتہِ واریاہ قٕسمٕکۍ جوٗلہٕ ٲسۍ تَتہِ پَتہٕ اوس تَمہِ پَتہِ بیٛاکھ اَکھ تَتیٚن مٲلہٕ سُہ اوس تتھ اوس مَگَر فیٖس تہِ وُہ رۅپیہِ اوس تَتہِ فیٖس آسان اَژنہٕ خٲطرٕ اَسہِ بٔرۍ وُہ وُہ رۅپیہِ سارِوٕے تہٕ ژاے اَنٛدَر تَتہِ ٲسۍ تِم تَتہِ اوس موت کا کُنواں أسۍ ییٚلہِ تور گٔیہِ تَتہِ ٲسۍ تِم أنٛدرٕ تتھ بایکہِ ریس کَران میٛٲنۍ دوس ٲسۍ وَنان أسۍ تہِ گَژھو مَگَر اَسہِ دوٚپُس مہٕ گَژھ تہٕ تِکیٛازکہِ اَتہِ چھُ وارِیاہ خطرٕ پَتہٕ ییٚلہِ یہِ مٲلہٕ سورُے اَسہِ واریاہ اَتھ گِیُنٛد اَسہِ اَتہِ تہٕ درٛاے اَتہِ واپَس تَتہِ اوس أکِس جایہِ پَتہٕ کِرکَٹ چَلان اَسہِ کیٛاہ گِیُنٛد پَتہٕ کِرکَٹ اَسہِ لوٚگ واریاہ مَزٕ کِرکَٹ گِنٛدٕنَس ییٚلہِ مےٚ بِیٹِنٛگ کٔر بہٕ گووُس نہٕ واریاہَس کالَس اَوٹُے تِمَن اَسہِ لوٚگ تِمہِ دۅہ واریاہ وارِیاہ مَزٕ مےٚ چھِ تِم وُنِس تام یاد پیٚوان اَسہِ تہِ کٔر تَمہِ دۅہ واریاہ زیادٕ اِنجاے